سٲنِس یَتھ بَنڈپوٗرِس منٛز چھِ واریاہ سوشَل تہٕ کَلچٕرَل رسوٗمات یِوان نِبھاونہٕ مِثال شَبَن پٮ۪ٹھ چھِ آمہِ شریٖف شَبس گژھان عقیٖدَت سان لوٗکھ یا خانٛدرَن پٮ۪ٹھ چھِ بٲتھ وَنان مطلب یا ہینٛڈیکرٛافٹ چھِ ہینٛڈلوٗم ڈِپاٹمٮ۪نٛٹٕس چھُ مطلب کہِ یا دَرسگاہ چھُ ییٚتہِ واریاہ اِسلٲمی دار العلوٗم چھِ دار العلوٗم رحمانِیَہ چھُ ییٚمہِ سۭتۍ سون بنٛڈپوٗر واریاہ زیادٕ مشہوٗر چھِ تَمہِ سۭتۍ چھِ مطلب سٲنِس بنٛڈپوٗرِس تہِ واریاہ رٕتۍ اَثرات تَتہِ چھِ لگ بگ زٕ ہَتھ ڈاے ہَتھ بَچہِ دیٖنی تٲلیٖم حافِظہٕ قُران وٕنۍکٮ۪نَس موجوٗد تَتہِ چھِ واریاہ یتیٖم شُرٮ۪ن ہُنٛد مطلب کہِ دیکھ بال یِوان کَرنہٕ بیٚیہِ دیٖنی تٲلیٖم یِوان دِنہٕ تِمَن تَمہِ سۭتۍ چھِ سُہ واریاہ زیادٕ مَشہوٗر تَمہِ سۭتۍ چھِ مَطلَب کہِ سٲنِس بنٛڈپوٗرِس سُہ بَنٛڈپوٗرِس سۄ شان اَکھ سون یہِ دار العلوٗم رحمانِیَہ یا ییٚتہِ چھُ واریاہ زیادٕ زِیارتہٕ چھِ ییٚتہِ درسگاہ چھُ ییٚتہِ ییٚمہِ سۭتۍ یہِ مشہوٗر چھِ آمہِ شریٖف زِیارت چھُ یور لوٗکھ ہر کانٛہہ شَب عقیٖدَت سان مَناوان چھُ سانہِ بَنٛڈپوٗرِچ پہچان چھِ علم اَدب تہٕ آب ییٚتہِ کٮ۪ن لوٗکَن منٛز چھِ ترٛٮ۪نؤے چیٖز لَبنہٕ یِوان علم تہِ چھُکھ اَدَب تہِ چھُکھ تہزیٖب چھُکھ تہٕ آب تہِ چھِ ییٚتہِ واریاہ زیادٕ صاف تہٕ شَفاف آب ییٚمہِ سۭتۍ سون بنٛڈپوٗر واریاہ زیادٕ مشہوٗر چھِ سٲنِس بَنٛڈپوٗرِس منٛز چھِ واریاہ قُدرٔتی ٹیوٗرِسٹ پٕلیسٕز مطلب کہِ یَتھ منٛز ٲٹھٕ وُتھ چھُ ژٕتَرنار چھُ سون یِم مطلب کہِ واریاہ زیادٕ مشہوٗر چھِ یور مطلب کہِ نیٚبرِم سٲلٲن چھِ یِوان وِزِٹ کَرنہِ سون یہِ ژٕتٕرنار چھِ سُہ چھُ مطلب تَتہِ حظ چھِ واریاہ زیادٕ کاورِ چھِ پٔنٛزۍ چھُ صاف ہوا چھُ تازٕ اٮ۪نوارَمٮ۪نٛٹ چھُ ٲٹھ وُتھ چھِ ییٚتہِ مطلب کہِ تَتھ چھِ ٲٹھ وَتہٕ یِم ییٚمہِ سۭتۍ زَن کہِ تَتھ ناو چھِ پیوٚمُت ٲٹھ وُتھ تَمیُک سُہ آب چھُ مطلب کہِ واریاہ زیادٕ اَصٕل سُہ تُروُن ٹھنٛڈٕ آب سُہ ٹھنٛڈٕ ہَوا تَمہِ سۭتۍ چھِ سون بَنٛڈپوٗر واریاہ زیادٕ مشہوٗر بیٚیہِ چھِ مَطلب کہِ سٲنِس بنٛڈپوٗرِس منٛز چھِ مَدھوٗمتی نالا رِوَرِ جہلم ییٚمہِ سۭتۍ سون بنٛڈپوٗر وارِیاہ زیادٕ حسیٖن چھِ حسیٖن چھُ بیٚیہِ چھُ مشہوٗر ساروی کھۄتہٕ بٔڑ کَتھ چھِ سٲنِس بنٛڈپوٗرِس منٛز علم اَدَب تہٕ آب بیٚیہِ چھِ ییٚتہِ واریاہ ہینٛڈیکرٛافٹ ڈِپاٹمٮ۪نٛٹٕس ہینٛڈلوٗم ڈِپاٹمٮ۪نٛٹ درسگاہ زِیارتہٕ